تُہۍ ؤنۍ تَو مےٚ پَنٕنہِ فیملی مُتلِق مےٚ چھُ ناو عزرا اَسہِ چھِ پانٛژھ نفر فیملی منٛز میٲںِس مٲلِس چھُ ناو أمیٖن شاہ سُہ چھُ شاپ کیٖپر یُس مےٚ موج چھِ تٔمِس چھُ ناو مِسرا بیگم تہٕ سۄ چھِ ہاوُس وایف تٔمِس چھِ دۄیہِ ترٕٛہ ؤرش ایج تہٕ تمہِ پتہٕ چھُ مےٚ بوے تٔمِس چھُ ناو ساقپ شاہ سُہ چھُ پٕنٛژٕ وُہ سُہ چھُ ڈرایور تمہِ پتہٕ چھُ مےٚ بیاکھ بوے تٔمِس چھُ ناو اِشفا احمد شاہ سُہ چھُ اسہِ لیب ٹیکنیٖشن تہٕ تَمہِ پَتہٕ چھِ مےٚ بیٚنہِ اکھ تٔمِس چھُ ناو میٖنوٗ جان سۄ چھِ پران ٹُویلتھس سۄ چھِ اردہ ؤرش تہٕ بیٚیہِ چھُ مےٚ نیچوٗ اکھ تٔمِس چھُ ناو شاہ محمد ہمزا سُہ چھُ دُوُہُر تہٕ بیٚیہِ چھِ مےٚ خاندار تٔمِس چھُ ناو سمیٖر احمد شاہ تہٕ سُہ چھُ شاپ کیٖپر